اگر أسۍ وُنکٮ۪س وُچھو یِم ہَسا سٲنۍ بَچہِ چھِ آسان یِم ہَسا چھِ نہٕ وُنکٮ۪س کَشمیٖری لنگویجَس زیادٕ تَرجیح دِوان کِہیٖنٛۍ یُتھے یم زٮ۪وان چھِ یِمن ہٕنٛدۍ مٲلۍ مٲج ہَسا چھِ گۄڈنٮ۪تھٕے پٮ۪ٹھٕ یِمن اُردو اِنٛگلِش یِمنے یِمنے لینٛگویجن یعنی کہِ ہیٚچھناوان یہِ ہَسا چھُ نہٕ ٹھیٖک مُنٲسِب پَنٕنۍ یۅس اَسہِ مادری زَبان چھ کٲشُر سُہ ہَسا چھُ أسۍ دۄہ کھۄتہٕ دۄہ مٔشراوان اَسہِ ہَسا پَزِ کَرٕنۍ کٲم ییٚمہِ ساتہٕ بَچہٕ چاہے سُہ سُکوٗل ترٛاوہون یا آسہِ زٮ۪نہِ پٮ۪ٹھے پَزِ اَسہِ پَنٕنۍ کٲشِر زَبانہِ مَنٛز سُہ کتھ کَرناوُن یِتھٕ کٔنۍ ہَسا روزِ اَسہِ پَنُن یُس یہِ کٲشُر کَلچَر چھُ یہِ ہَسا روزِ اَسہِ واریاہَس ٹایمَس زِنٛدٕ تہٕ سون یُس یہِ کٲشُر زبان چھِ یہِ ہَسا گَژھِ نہٕ مٔشِتھ دُنیاہَس مَنٛز لُکَن مَنٛز تہِ کِہیٖنٛۍ تہٕ اگر أسۍ وُچھو وُنکٮ۪س میٖڈیا یُس سون چھُ میٖڈیا یُس تہِ وُنکٮ۪س میٖڈیاہَس مَنٛز چاہے سُہ لوٚو لیٚولہِ پٮ۪ٹھ میٖڈیا ٲسۍتَن یا ہاے لیٚولہِ پٮ۪ٹھ میٖڈیا ٲسۍتَن تِم تہِ ہَسا چھِنہٕ وُنکٮ۪س کٔشیٖرِ زَبانہِ مَنٛز یہِ کتھ وتھ کَران تِم تہِ ہَسا چھِ واریاہ وُنکٮ۪س تِم تہِ یِم کَران چھِ اُردو تہٕ اِنگلِش ہَسا تاکہِ یُس یہِ اَمہِ سۭتۍ ہَسا چھِ اکھ میٚسیج واتان واریاہَن لُکَن تانۍ کِہیٖنٛۍ کیٛازکہِ یِم سٲنۍ بُزرگ چھِ تِمن چھِ نہٕ یِوان سمجھ اُردو اِنٛگلِش کِہیٖنٛۍ تِم ہَسا چھِ سمجان پَنٕنی مادری زبان اَمہِ سۭتۍ ہَسا چھِ أسۍ وُچھان یۅس یہِ سون یُس یہِ میٖڈیا چھُ یہِ تہِ ہَسا چھُ وُنکٮ۪س سَراسَر یعنی کہِ غَلَط کَران یتھ کٲشرِ لنگویج سۭتۍ یِمن ہَسا پَزِہے تھاوٕنۍ کیٚنٛہہ اگر یِم آسان کیٚنٛہہ نیوزٕ کَران اِنٛگلِشَس مَنٛز تہٕ اُردوَس مَنٛز تہِ مگر یِمن ہَسا پَزہے کرٕنۍ کٲم یہِ لنگویج یتھ مَنٛز کشمیٖری یَس مَنٛز تہِ کرٕنۍ کشمیٖری اگر یِم وُنکٮ۪س کَرہن اَمہِ سۭتۍ ہَسا گَژھِ ہے فٲیدٕ یہِ اکھ روزہے سٲنۍ یہِ زَبان زِنٛدٕ بیٚیہِ ہَسا گَژھِ کِلیر میٚسیج واتہِ ہے لُکَن تانۍ لُکَن تَرِہے فِکرِ یعنی کہِ یُس سا یہِ مُسافر چھُ یعنی کہ یہِ میٖڈیا وول چھُ أمِس ہَے ونُن چھُ تہٕ کیٛاہ چھُس وَنُن اَمہِ سۭتۍ ہَسا گَژھِ کِلیر اکھ میٚسیج سوسایٹی مَنٛز سوسایٹی کٮ۪ن لُکَن ہَسا تَرہے بَچَن ترِہے فِکرِ بُزرگَن ترِہے فِکرِ یعنی کہِ سانٮ۪ن ماجن تَرِہے فِکرِ بیٚنٮ۪ن ترِہے فکرِ یِمن ہَسا ترِہے فکرِِ آرام سان یعنی کہِ یہِ کیٛاہ چھُ یَژھان وَنُن تہٕ اگر أسۍ وُچھان چھِ سون ایٚجُوٗکیشَن سِسٹَم چاہے سُہ لۅکُٹ سکوٗل ٲسۍتَن چاہے سُہ پرایویٹ سکوٗل ٲسۍتَن چاہے گورمِنٛٹ سکوٗل ٲسۍتَن آ تتہِ یُتھے بَچہِ دٲخل چھِ کَران تٔمِس ہَسا چھِ یِوان تتہِ اِنَسٹرکشَن گۄڈنٮ۪تھٕےدِنہٕ بَچا بَچَن چھِ یِوان گۄڈنٮ۪تھٕے اِنَسٹرکشَن دِنہٕ تتہِ یعنی کہِ کشمیٖری زَبان چھَ نہٕ اِستعمال کَرٕنۍ ییٚتہِ کِہیٖنٛۍ گوٚو اَمہِ سۭتۍ چھِ أسۍ پَنٕنِسے کَلچَرس نۅقصان واتناوان پَنٕنے زَبانہِ چھِ أسۍ نۅقصان واتناوان گوٚو اَسہِ چھِ تران فِکرِ سٲنۍ یۅس یہِ زَبان چھِ کٲشُر اَتھ چھَ نہٕ یِوان تۭژاہ اِمپارٹنس دِنہٕ وُنکٮ۪س سوسایٹی مَنٛز کِہیٖنٛۍ چاہے سُہ میٖڈیا ٲسۍتَن چاہے سُہ سکوٗل ٲسۍتَن چاہے سُہ کانٛہہ تہِ ٲسۍتَن وُنکٮ۪س ہَسا چھِ نہٕ اتھ یِوان زیادٕ ترجیح دِنہٕ کِہیٖنٛۍ تہٕ اَسہِ پَزِ وُنکٮ۪س کَرٕنۍ کٲم یوٗتاہ تہٕ تیٛوٗتاہ اَسہِ پَزِ یِم کٲشِر زبانہِ زیادٕ زیادٕ ترجیح دِنۍ یعنی کہِ اَسہِ پَزِ گَرَن مَنٛز بَچَن سۭتۍ کٲشر پٲٹھۍ کتھ کَرٕنۍ اَسہِ پَزِ دَفتَرَن مَنٛز کٲشِر پٲٹھۍ کتھ کَرٕنۍ اَسہِ پَزِ ہوٹلَن مَنٛز کٲشِر پٲٹھۍ کتھ کَرٕنۍ اَسہِ پَزِ ہر کُنہِ فیٖلڈَس مَنٛز وُنکٮ۪س کٲشِر زبانہِ مَنٛز کتھ کَرٕنۍ اَمہِ سۭتۍ چھُ فٲیدٕ یوٚہَے سون یُس یہِ کٲشر زبان چھِ یہِ ہَسا روزِ زِنٛدٕ یعنی کہِ گوٚو اَسہِ پَزِ وُنکٮ۪س یہَے تھاوُن مَدِ نَظَر یہِ کٲشُر پَزِ نہٕ اَسہِ مٔشراوُن کِہیٖنٛۍ کیٛازِکہِ وُنکٮ۪س چھ یہِ یہِ چھِ تتھ مَطلَب وُچھو أسۍ اگر وُنکٮ۪س وُچھو أسۍ اکھ سٔروے وُچھو پَنٕنہِ جایہِ ہتھ بَچہِ اگر أسۍ وُچھو ہتھ بَچَس مَنٛز چھُ وُنکٮ۪س تگان أکِس یا دۅن کٲشُر اَرنَمتَن آسہِ نہٕ تَگان کِہیٖنٛۍ وجہ چھُ یوٚہے ییٚلہِ اَسہِ اَتھ کٲشِر زبانہِ دِژ نہٕ تۭژاہ ترجیح یِم ہیٚچھنٲے نہٕ اَسہِ اَسہِ دیُت باقیَن لینٛگویجَن دیُت اَسہِ زبان چاہے اُردو چھُ اِنٛگلِش چھُ باقٕے باقٕے چیٖز چھِ یمے چھِ اَسہِ باسان وُنکٮ۪س خَبر کیٛاہ اَسہِ چھِ باسان کٲشُر وُنکٮ۪س یوٚہے چھُ اَسہِ زَلالت ہِش باسان پَنٕنہِ سوسایٹی مَنٛز تہٕ اَسہِ ہَسا پَزِ کَرٕنۍ کٲم کٲشِر زبانہِ مَنٛز گَژھِ اَسہِ زیادٕ زیادٕ ترجیح دِنۍ کٲشُر یزادٕ زیادٕ کَرُن سورُے یعنی کہِ کٲشِر پٲٹھٮ۪ن کتھ کَرٕنۍ تہٕ اَمہِ سۭتۍ ہَسا روزِ اَسہِ پَنُن یہِ کَلچَر زِنٛدٕ سون یُس یہِ کشمیٖری زبان چھِ یہِ ہَسا گَژھِ اگر أسۍ یہَے پیٖس وُچھو نا یُس اَسہِ وُنکٮ۪س چھِ أسۍ وُچھان سکوٗلَن مَنٛز کالجَن مَنٛز چاہے دفتَرَن مَنٛز چاہے میٖڈیاہَس مَنٛز اَسہِ ہَسا وُچھو بیٚیہِ دَہہِ ؤہرۍ یا پَنٛداہ ؤہرۍ آسہِ نہٕ کٲشُر کٲنٛسے ییٚتہِ تَگان سٲرِی آسَن دَپان یہِ لنٛگویج ہَے ٲسۍ تہٕ یہِ کیٛاہ چھِ تہٕ اَسہِ پَزِ یی کَرُن آ پَنٕنہِ زَبانہِ پَزِ اَسہِ وُنکٮ۪س زیادٕ ترجیح دِنۍ تہٕ یوٚہے پَتہٕ چھ یہَے اکھ میٚسیج چھِ چاہے بچہِ چھُ چاہے میٖڈیا چھُ کشمیٖری پٲٹھی پَزِ اَسہِ زیادٕ وُنکٮ۪س آرام سان کتھ کَرٕنۍ